سانہِ وِزِ حظ اوس اَصٕل یکجٔہتی ٲس آسان سیوٚد سادٕ زِندگی ٲسۍ گُزاران آز چھِ فِطرت أزۍکِس وقتَس منٛز تیٚلہِ ٲسۍ أسۍ ماسہِ نِش گژھان پۄپھَن نِش گژھان پیٚترَن نِش گژھان مامَن نِش ماے محبت اوس أزۍکٮ۪ن شُرٮ۪ن چھُ یی نہٕ سُہ ماس کیٛاہ گٔے مام کیٛاہ گوٚو پیٚتٕر کیٛاہ گوٚو اَسہِ منٛز چھُ وٕنۍ تہِ آز آیہِ خرٲبی یِمو سۭتۍ اِنٹَرنٮ۪ٹ سۭتۍ گٔیہِ موبایلو سۭتۍ گٔے آز آسہِ سالَس گژھُن تہٕ موبایلَس پٮ۪ٹھٕے پِرٛژھان عیٖز سال آسہِ تہٕ موبایلَس پٮ۪ٹھٕے بیٚنہِ نِش آسہِ گژھُن تہٕ خٲرپاٹھ موبایلَس پٮ۪ٹھٕے یار دوس آسَن تِم تہِ موبایلَس پٮ۪ٹھٕے سَمکھان آز چھِ یی نہٕ سُہ دَپہو بیٚنہِ چھےٚ موج چھےٚ ماس چھےٚ پۄپھ چھےٚ پیٚتٕر چھِ وَلہٕ گَژھو نَظر دِمو أزیُک شُر دَپان نَہ سا مےٚ واتی نہٕ یہِ کیٚنٛہہ چون پیٚتٕر نَہ سا واتی نہٕ مےٚ کیٚنٛہہ مام نَہ سا واتہِ نہٕ مےٚ کیٚنٛہہ ماس تہٕ ہسا یِمَن سۭتۍ چھُ یی نہٕ رِشتہٕ یہِ چھِ دوٗر دَراز رِشتہٕ اَتھ کَتھ چھِ وۄنۍ گژھنُے آز چھُنہٕ کَتریو بانَن منٛز ٲسۍ کھٮ۪وان دانَس پٮ۪ٹھ ٲسۍ رَنان زیُن اَنٛنہِ ٲسۍ گژھان جنٛگَل ٲسۍ گژھان تھل رُوان ٲسۍ پَلزان ٲسۍ اَکھ أکِس دَپان ٲسۍ نَہ یَکجٔہتی چھےٚ سیوٚد سادٕ زِندگی ٲسۍ گُزاران اَصٕل پٲٹھۍ آز چھِنہٕ اُردو وَغٲر کَتھٕے کَران کٲشٕر سون مۄکلووُکھ آز چھِ یی نہٕ ہُہ کیٛاہ واتہِ یہِ کیٛاہ واتہِ دَپان ماسہِ سۭتۍ چھُنہٕ رِشتَے پیٚترَس سۭتۍ چھُنہٕ رِشتَے آز چھِ مول موجی رِشتہٕ بَس دُرٛے چھُنہٕ آز وَنان نۄش دُرٛیِس سۭتۍ چھِنہٕ مےٚ حقٕے ہَشہِ سۭتۍ چھُنہٕ مےٚ حَقٕے مےٚ چھِ مےٚ ہسا چھُ پَنٛنِس خانٛدارسٕے یوت بیٚیہِ نہٕ کٲنٛسی سۭتۍ آز چھُ یی نہٕ سُہ وقت آز آز آو خرٲبی آے واریاہَس واریاہَس منٛز آیہِ خرٲبی سیوٚد سادٕ زِندگی ٲسۍ گُزاران ہَمسایَن ہُنٛد ٲسۍ گَژھان سُہ أتی ٲسۍ دۄدٕ قطرہ اَنان سِنۍ رَژھ ٲسۍ اَنان پرٛٮ۪تھ کانٛہہ چیٖز ٲسۍ اَنان آز چھُے نہٕ آز چھِ دَپان شُر تُہۍ کیٛازِ گٔژھِو ہمسایَن ہُنٛد آز چھُ یی نہٕ سُہ وقت منٛگو کَرو کِہیٖنۍ نہٕ سُہ احساسٕے نہٕ کِہیٖنۍ نہٕ أزۍکٮ۪ن شُرٮ۪ن ماے محبتٕے نہٕ آز چھُ یی نہٕ سُہ آز آز گوٚمُت چھُ یَتھ یہِ اِنٹَرنٮ۪ٹُک زَمانہٕ آو سورُے بَدلیو آز چھِ یی نہٕ سُہ حِساب سُہ کَتھ نٮ۪ماز پَرہو مسجِد منٛز دروٗد ٲسۍ پَران آز چھُ یی نہٕ سُہ حِسابٕے نہٕ آز چھُنہٕ سُہ وقتٕے کٲنٛسہِ ہُنٛد گژھو کٲنٛسہِ ہُنٛد گَرٕ چیٖز منٛگنہِ أتی اوس کُنہِ ساتہٕ توٚمُل مۄکلان ہَمسایَن ہُنٛد ٲسۍ گژھان سِنۍ پیٖنٛتِس ٲسۍ گژھان دۄدٕ کَترَس ٲسۍ گژھان آز چھِ یی نہٕ سُہ وقت آز چھِ یی نہٕ سُہ نَہ چھُ بیٚنے بٲے سُنٛد محبت نَہ چھُ بٲیِس بیٚنہِ ہُنٛدُے محبت سانہِ وِزِ اوس آسان اَصٕل رٔلِتھ مِلِتھ زٲمَن سۭتۍ دٕرٛیَن سۭتۍ ہَمسایَن سۭتۍ ٲشناوَن سۭتۍ رِشتہٕ دارَن سۭتۍ آز چھِ یی نہٕ سُہ وقت ماے محبت تہِ مۄکلیو موبایل آے یِمو کٔر خرٲبی یِمو ژون واریاہ أنٛدرٕ کَنۍ چھِ آسان شُرۍ پٔرِتھ لیٚکھِتھ موبایلَس سۭتۍ کانٛہہ کٲنٛسہِ سۭتی پوٚژھ یِوان نیران تہِ پانَے واپَس یِوان تہِ کَتھٕے نہٕ باتھٕے نہٕ کٲنٛسی سۭتۍ نہٕ سیوٚد سادٕ زِندگی گُزارٕہَو کَترِو بانَن منٛز ٲسۍ کھٮ۪وان ہُہ ٲسۍ کَران یہِ ٲسۍ کَران آز چھِ یی نہٕ سُہ وَقتٕے کٲنٛسہِ ہُنٛد گَژھو آز چھِ مَنٛدَچھ گَژھان شُرٮ۪ن تیٚلہِ ٲسۍ وۄنۍ اَکھ أکۍ سُنٛد لاگان اَکھ أکۍ سُنٛد کھٮ۪وان اَکھ أکۍ سُنٛد چٮ۪وان آز چھِ یی نہٕ سُہ وقت تہٕ وَقتٕے مۄکلیو آز گوٚو وَقتَس خرٲبی تیٖژاہ آز چھُنہٕ مانٲنی کانٛہہ زانُن مانٛنُے زیُٹھ کونٛس چھُ یی نہٕ آز چھے یی نہٕ سۄ اَکھ چھُ وَنان اَکھ کَتھ بیٛاکھ چھُ وَنان بیٛاکھ کَتھ بیٛاکھ چھُ وَنان بیٛاکھ کَتھ تہٕ مۄکلاوان چھِ یہِ چھِ یی نہٕ زیُٹھ کونٛس چھُ یی نہٕ آز أسۍ ٲسۍ پَلَو لاگان اَکھ أکۍ سُنٛد ماسہِ نِش ٲسۍ گَژھان رٮ۪تَس رٮ۪تَس ٲسۍ بیٚہوان پۄپھہِ نِش ٲسۍ گَژھان أتی ٲسۍ یہِ ہا یہِ أتی اوس دِل بہلٲیی گژھان آز چھِ یی نہٕ سُہ وقتٕے آز دپان ماموٗ کیٛاہ واتہِ مےٚ رِشتہٕ دار کیٛاہ چھِ کُس کیٛاہ واتہِ آز چھُ یی نہٕ سُہ آز چھِ یی نہٕ سُہ وقت آز چھُ بابتھٕر پیٚتٕر پۄپھ ماس اَسہِ واتی نہٕ کیٚنٛہہ اَسہِ چھِ صرف مٲلِس ماجہِ سۭتی رِشتہٕ بیٚیہِ نہٕ کٲنٛسی سۭتۍ ہَمسایَس سۭتۍ تہِ نہٕ کٲنٛسی سۭتۍ نہٕ رِشتہٕ دارَس سۭتۍ نہٕ کِہیٖنۍ نہٕ آز چھِنہٕ وَنٲنی زِٹھِس نہٕ کٲنٛس سُنٛد حیا کٲنٛسِس نہٕ آسان زِٹھۍ سُنٛد حیا زیُٹھ کونٛس نہٕ بوزنَے یِوان أتی اوس مول یِوان کورٮ۪ن اوس گژھان واریاہ برٛونٛٹھ اوس گژھان یہِ